ہیٚلو اَسَلامُ علیکُم آ تُہۍ چھِو ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ اَسہِ یہِ چھِ حظ یہِ چھِ حظ نِشاط یُس پارکہِ نِش چھُ سیٚلان اَسہِ چھُنہٕ ناو یاد کِہیٖنٛۍ تہٕ توٗرۍ کَریو اَسہِ فون یہِ چھا سُے آ ہاں ہاں اَلفاجِس سیٚلون چھا یہِ اَچھا اَسہِ حظ چھِ مےٚ چھِ اِنشا اللہ اِنشا اللہ نیٚکسٹہٕ مَنتھ چھِ مےٚ ایٚنٛگیجمٮ۪نٛٹ تہٕ اَسہِ ٲسۍ ہاں اِنشا اللہ اِنشا اللہ اَسہِ حظ ٲسۍ سٔروِسِز ضروٗرت ہیٚر تہِ تہٕ فیس تہِ چھ اَسہِ ضروٗرَت مےٚ چھِ کَرٕنۍ سموٗتھ مےٚ چھِ سموٗتھِنٛگ تہِ کَرٕنۍ تہٕ بیٚیہِ چھِ کیٚراٹیٖن تہِ کَرُن تہٕ

مےٚ نہَ حظ چھُنہٕ آ مےٚ چھُنہٕ صِرف ہیٚرٕے یوٚت کَرُن کیٚنٛہہ مےٚ چھُ فیس فیشَل یِم چھِنہٕ حظ آسان فیشَل وَغیرہ یِم تہِ چھِ مےٚ اَمِچ سٔروِسِز تہِ چھِ مےٚ ضروٗرَت

اَچھا اَچھا

ہاں اَچھا اَچھا اَچھا ٹھیٖک ٹھیٖک مےٚ ؤنۍ تَو حظ اگر ٹوٹلَس مَنٛز کَرو مےٚ کۭتِس کوٗتاہ خَرچہِ یِیہِ اَتھ کۭتیاہ ایٚکسپیٚنٛڈچَر آ آ ہاں آ آ مےٚ حظ وُچھ اَچھا اَچھا ٹھیٖک ٹھیٖک ٹھیٖک تہٕ اَ مےٚ ؤنۍتو تُہۍ اکھ کتھ مےٚ کمہِ دۄہہ چھُ یُن اوٗرۍ تُہۍ چھِوا آسان دۅہے اَتہِ

اَچھا اَچھا اَچھا چلو ٹھیٖک مےٚ حظ وُچھ اِنسٹاہَس پٮ۪ٹھ تۄہہِ چھَو آفٲرٕس تہِ واریاہ تہٕ کیٛاہ چھِ اتھ وَنان تِم چھِوٕ تُہۍ پٔزی پٲٹھۍ دِوان آفٲرٕس یتھ سیٚشنَس مَنٛز اَچھا چلو ٹھیٖک ٹھیٖک اَچھا اِنشا اللہ کیٚنٛہہ مَگَر مَسلہٕ چھُ یہِ کہِ مےٚ حظ چھِ تھوڑا سیٚنزِٹیٛوٗ سِکن بیٚیہِ چھُم آ ہیٚر فال تہِ تھوڑا تہٕ تَمہِ موٗجوٗب تَمہِ موٗجوٗب حظ چھَس نہٕ باہ آتھ آتھوار اَچھا آتھوار چھَو تۄہہِ آف آسان اَچھا مےٚ حظ ٲسۍ یہِ وُچھُن کہِ فیشَل وَغیرہ چھِنہٕ یِم ٹرٛیٖٹمٮ۪نٛٹ یِم چھَ گَژھان أکسی سیٚشنَس مَنٛز کِنہٕ یِمَن چھِ اتھ چھِ زٕ ترٛےٚ سیٚشَن پٮ۪وان کَرٕنۍ اَچھا اَچھا اَچھا اَچھا چلو ٹھیٖک اَچھا چلو ٹھیٖک چلو اِنشا اللہ تیٚلہِ واتو أسۍ اِنشا اللہ پَگاہ کٲلۍکٮ۪تھ تانۍ اوٚتھٕے تُہٕنٛدِس سیٚلانَس پٮ۪ٹھٕے اَچھا اَسَلام علیکُم اَچھا اَسَلام وَعلیکُم